میٛٲنِس گَرَس منٛز تہِ چھِ اَکھ لایبٔری اَکھ اَتھ منٛز چھِ مےٚ وارِہاہ کِتاب تھایہِ مژٕ یَتھ منٛز خاص کر ساینٔسی کِتاب چھِ تہٕ بیٚیہِ کینٛہہ دیٖنی کِتاب تہِ اگر أسۍ پَنُن شوق وٕچھو مےٚ چھُ زیادٕ پَہَن لگاو ساینٔسی کِتابَن سۭتی تَتھ منٛز چھِ ساینَسَس منٛز چھُ مےٚ زیادٕ پَہَن پَسنٛد میتھ تہٕ فِزِکٕس تہٕ یِمَن کِتابَن ہُنٛد چھُس بہٕ گَرِ گَرِ مطالعہ کَران تہٕ فِزِکٕس اَندَر چھُس بہٕ زیادٕ پَہَن اٮ۪سٹرٛو فِزِکٕس ہِنٛز یِم بُکہٕ چھَ آسَان تِم پرٛفَر کَران پَرنہِ تہٕ بیٚیہِ یِم میتھَمیٚٹِکٕس خاص کر یُس یِم اٮ۪لجَبر ا وغیرہ چھُ یِوان رِیَل اٮ۪نَلِسٕز یَتھ منٛز یِوان چھِ تِم کِتابہٕ چھُس بہٕ بَڑٕ شوقہٕ سان پَران